اَسلامُ علیکُم تُہۍ چھُو اصٕل پٲٹھۍ چھُو گَرِ چھا سٲری ٹھیٖک اَتہِ چھا نِچ وِچ چھا ٹھیٖک کیٛاہ چھِو کران آ شُکُر خۄدایَس کُن کڑان دۄہا دۄہا کیٛاہ کَرَو دروٚجرَن مٲرۍ دروٚجرَن کٔرۍ ختم سورُے گوٚو دروٚگ حساب کِتاب چھُنہٕ کِہیٖنۍ تِنہٕ مَزٕے چھُنہٕ کارَس أکیٛاہ توٚمُل کھوٚت توٚمُل اوٚترٕ آسان زٕتووُہ شیٚتھ رۄپیہِ آز چھِ بنان شیٚترٛہ شیٚتھ رۄپیہِ کۄینٹَل کیٛاہ کَرَو خریٖداری چھِنہٕ کِہیٖنۍ تِنہٕ ہے تۄہہِ اوٚنوٕ کٲشُر توٚمُل أسۍ چھِنہ کٕنان بیاکھ سُہ ایٚپٕل برینٛڈ ایٚپٕل پرینٛڈ چھِ گژھان آز لگ بَگَن شیترٛہ شیٚتھ رۄپیہِ کیٛاہ کَرَو غریٖب چھِ وَنان یہِ تہِ چھِ دروٚگ ہے تیٖل ووت لگ بَگَن اَرترٛہ شیٚتھ رۄپیہِ مَرژٕوانگن کٔرِکھ پانٛژھ ہَتھ روپیہِ کیٛاہ کَرَو خریٖدٲری چھِنہٕ کِہیٖنۍ تِنہٕ پٮ۪ٹھٕ چھِ قرض یَپٲرۍ کھوتمُت بینکُک لون چھِ کیٛاہ کَرَو سَمٛجھٕے چھِنہٕ یِوان کیٛاہ کَرَو خریٖدٲری گٔے واریاہ کَم لُکھ چھِنہٕ وٕنۍ دُکانَس کُنٕے یِوان وٕنہِ کیٛاہ کَرَو یَپٲرۍ چٲرۍ سَرکارَن غریٖبی گٔے واریاہ لُکَن منٛز خریٖدٲری گٔے بِلکُل کَم سٲرِسٕے کھولُک پٮ۪ٹھٕ چھِ وٕنۍ وَنان وٕنہِ لَگاوَو ٹیکٕس تہِ اَتھ وٕنۍ چھِ دپان دُکاندارَن وۄچَر لگٲیِو تہٕ یِمَن ٲسیو اِنوایِس دِوان تُہۍ خریٖدارَس اَتھ ٲسیو جی ایس ٹی تہِ لگاوان پریشٲنی گٔے أمۍ سۭتۍ چھِ واریاہ مایوٗسی گٔمٕژ اَسہِ دُکان دارَن چھِ یہِ وٕنۍ کیٛاہ کَرَو وٕنۍ ٲسۍ یِم وٕنۍ ٲسۍ یِم ٹوٗرِشٹہٕ ووٗرِشٹہٕ آسان ییتھنَس اَسہِ سُتہِ گوٚو کَم تہٕ اَسہِ گوٚو تھوڑا زیادٕے گَڈ بَڈ وٕنۍ یہِ وٕنۍ چھِ یِم مالہٕ وٲلۍ پہلہٕ وٲلۍ یَپٲرۍ أنٛدۍ پٔکۍ یِم بِچٲرۍ یِم لُک محلہٕ یِم کوٗتاہ نین ژھوٚٹ وٲژ داہ رۄپیہِ تَتھ چھنہٕ آسان پَنٛژاہ گرام تہِ وَزَن کِہیٖنۍ تِنہٕ دۄد چھِ آبٕے یوت آسان پَنٛژاہ رۄپیہِ چھِ کِلوٗ تَتھ چھِ آب آسان ترٲوِتھ ژامَن وٕچھتَو سۄ چھِ آسان سیٚودُے پوڈَر چھِ سۄ آسان سۄ پٔلاسٹِک وٕنۍ ٲسۍ کران یِمَن گاٹھَن راشَن گاٹھَن پٮ۪ٹھَن توٚمُل دپان سُہ چھی پلاسٹِک آسان سُہ تہِ واتہٕ نووُکھ ترٛےٚ ساس رۄپیہِ کۄینٹَل وٕنۍ ہے بَنہِ تہٕ کیٛاہ بَنہِ کیٛاہ کَرَو پٮ۪ٹھٕ چھِ دپان بجلی بِل تہِ یی وٕنۍ دپان پانٛژھ پانٛژھ ساس رۄپیہِ أسۍ دُکانٛدار کَرَو کیٛاہ سٲرِسٕے کھوٚت سٲرِسٕے آو مُصیٖبت آو بٔنِتھ سٲرِسٕے کُنہِ کارٕسٕے روٗد نہٕ مَزٕ مَچھر آو سٲرِسٕے کارَس وٕنۍ کیٛاہ کَرَو وٕ چھِ دپان بدلٕے کیٚنہہ کارا وارا کیٚنہہ بَنہِ ہے کیٚنہہ مُزوٗریا کُنہِ جایہِ تی کَرٕ ہاو مُزوٗرۍ تہِ چھنہٕ بنان اَسہِ غریٖبَن کِہیٖنۍ نہٕ اچھا بیٚیہِ اَتہِ چھا سٲری ٹھیٖک یہِ چھا کاکا جی واکا جی چھا ٹھیٖک پٲٹھی تِمَن ٲسۍ زیو وَنان فونہ وونہ کَرُن تِم چھنہٕ فونٕے کران أسۍ چھِ غریٖب أسۍ چھنہٕ یادٕے کٲنٛسہِ ہہ اچھا بِہو رۄبَس سو